پانٛژَن رِیاستَن ہٕنٛدۍ ناو چھِ یِتھ پٲٹھۍ گۄڈنِک گوٚو سون جموں اینٛڈ کَشمیٖر پَتہٕ چھِ اَمہِ پَتہٕ یِوان راجِستھان امہِ پَتہٕ چھِ یِوان آنٛدرا پردیش پَتہٕ ہٮ۪کہٕ بہٕ کرناٹکا تہِ ؤنِتھ پَتہٕ ہٮ۪کہٕ بہٕ میگالیہ تہِ ؤنِتھ تہٕ پَتہٕ ہینٛکہٕ بہٕ ؤنِتھ آنٛدرا پردیش تہِ